مےٚ حظ اوس تۄہہِ نِش اکھ کیب بُک کٔرٕمٕژ تھوڑا ٹایِم برٛونٛہہ وُنہِ حظ ٲسٕس بہٕ تِژھ پھِرۍ اسلامیا کالجس نِش وۄنۍ پٔچِس بہٕ تھوڑا برٛونٛٹھ مےٚ پیے تھوڑا کٲم وۄنۍ چھس بہٕ یژھان تۄہہِ نوٚو اٮ۪ڈریٚس دِیُن تِکیٛازِ تُہۍ ہٮ۪کِو یوٚتن وٲتِتھ ؤنکیٚس چھس بہٕ المگری بازار نیر لیڈی ہٹس نِش تُہۍ وٲتِو یوٚتن